کَشمیٖری زَبانہِ ہنٛز بُنیاد یۄس چھِ سۄ چھِ ٲں ڈارڈِک زَبانہِ پٮ۪ٹھ تہٕ اَتھ چھِ وَنان اِنٛڈو آریَن تِکیٛازِ یُس یہِ کَشمیٖری زَبان چھِ یہِ چھِ واریاہ زَبانیٚن ہُنٛد رَل میٚول یَتھ منٛز یِوان چھِ ٲں ڈارڈِکٕس چھِ یِوان سَنَسکرٛت چھِ یِوان پَنجاب چھِ یِوان پٔرشَن چھِ یِوان ٲں تَوَے چھِ اَتھ وَنان اِنٛڈو آریَن ٲں